ہینٛڈ پمپ یَتھ أسۍ کِہُر چھُ وَنان کٲشِر پٲٹھۍ یُس یہِ ہسا چھُ اَکھ اَصل آبُک اَکھ سورُس یہِ چھُ زیادٕ تَر گامَن منٛز واریاہ لَبنہٕ ییٚتہِ یِوان آبہٕ سَپلاے یہِ تہِ یِوان یِوان لَبنہٕ تہٕ اَمیُٚک یُس آب کھالنُک طریٖق چھُ سُہ چھُ واریاہ سِمپٕل اَتھ چھِ آسان ہٮ۪نڈَل تَمہِ سۭتۍ چھِ آب زٔمیٖن پٮ۪ٹھ ہیوٚر ہیوٚر کُن سۄ کَتھ پٮ۪ٹھ چھُ

اَتھ چھُ آسان اَکھ سامان تَتھ چھُ ناو پِشٹَن سُہ پَشٹَن چھُ یوٗتاہ یوٗتاہ تَتھ ہیوٚر کُن گیٹنہٕ تہٕ پِشٹَن چھُ تیوٗتاہ ہیوٚر آب کھَالان تہٕ سُہ چھُ اَکھ کھالان ہیوٚر کُن تہٕ پَشٹَن چھُ بۄن وَسان تہٕ آب چھُ ہیوٚر کھالان یَتھ پٮ۪ٹھ چھِ ہیوٚر آب کھالان گامَن منٛز گامَن منٛز کھٲلِتھ پٮ۪ٹھ اَتھ تہٕ آسان چھُ اَتہِ تہٕ اَتہِ چھِ آسان شامَس بیٚیہِ واریاہ زَنان آب اَننہِ خٲطرٕ تہٕ تَتہِ چھِ پٮ۪وان پیارُن تہٕ تَتہِ چھُ ٹایم لَگَان برابر یِم یِوان چھِ دَبار کَرنَس مَزٕ بیٚیہِ چھُ بہارَس منٛز چھُ آسان آبہٕ سۭتۍ بۄن تہٕ اَمہِ کِنۍ سۭتۍ چھُ زیادٕ تَر خۄشِک گژھان یوٗتاہ وَندٕ چھُ یِوان تہٕ اَمیُٚک سطح چھُ بیٚیہِ ہیوٚر کُن کھَسان تہٕ بَہرکہِ وجہ سۭتۍ چھُ ہٮ۪کَان یہِ خۄشِک تہِ گٔژھِتھ